یِتھ پٲٹھۍ أسۍ کرو کَتھ سرینَگر تہٕ اٮ۪جُکیشَن اَتہِ چھِنہٕ کٕہۭنۍ پَرگی وٕنۍکٮ۪نَس یِم تہِ ٹاپ برٛینٛڈ اِنسٹوٗشَنٕز چھِ یِوان تِم چھِ گۄڈٕ سرینَگرَس منٛز برٛانٛچ کھولان تازَے تازَے آو باغاتَس منٛز فِزیٖکٕس والا تٔمۍ ترٛو باغات سرینَگرَس مَنٛز سٮ۪نٛٹَر تَتہِ چھِ وٕنۍکٮ۪نس کِہیٖنۍ نَے کِہیٖنۍ نَے زٕ ترٛےٚ ساس سٹوٗڈنٛٹ کوچِنٛگ کَران سُہ چھِ لَگ بگ لگ بگ آسہِ سُہ اَلیوَن سٕٹوری بِلڈِنٛگ کَہہ پُہَر چھِ سُہ بِلڈِنٛگ تَتہِ چھِ وٕنۍکٮ۪نَس بچہِ تٲلیٖم حٲصِل کَران اِنٹرٛینٕس چھِ تِم پرناوان جے ڈَبل ای تہٕ نیٖٹ وٕنۍکٮ۪نَس چھِ وٕچھو أسۍ اگر اٮ۪جُکیشنَس سۭتی سٲلِم ڈٮ۪ولَپمٮ۪نٛٹ بیٚیہِ چھِنہٕ کُنے سۭتۍ باقٕے أسۍ وٕچھو وٕنۍکٮ۪نَس لٔرنِنٛگ اَپرچُنٹیٖز جاب اَپرچُنٹیٖز تِم چھِ مٮ۪کسِمَم سرینَگرَسٕے منٛز سرینَگرَس منٛز چھِ اَسہِ وٕنۍکٮ۪نَس اِنٹَرنیشنَل اِیَرپوٹ تَتہِ چھُ جاب اَپرچُنٹیٖز تَتہِ چھِ کِہیٖنۍ نَے کِہیٖنۍ نَے پانٛژھ ٹُہ شےٚ ساس وٕنۍکٮ۪نَس اٮ۪مپُلاے وٕنۍکٮ۪نَس ؤرٕک کَران گوٚو یِتھ پٲٹھۍ أسۍ وٕچھو کہِ سرینگرَس منٛز چھِ واریاہ اَتہِ چھُ برٛینٛڈٕس تہِ یِوان اَتہِ چھُ اَپرچُنٹی تہِ زیادٕ تہٕ گامو کھۄتہٕ چھِ اَتہِ زیادٕ یِتھ پٲٹھۍ أسۍ بیٚیہِ باقٕے اِنٹرٛینٕس کوچِنٛگ سٮ۪نٛٹَر وٕچھو أسۍ لگ بگ أسۍ وٕچھو کایہِ چھےٚ آکاش چھِ مِشَن ای چھِ یا باقٕے ہوپ چھِ اٮ۪سپایَر چھِ باقٕے چھِ یِم چھِ اَتہِ بہتریٖن کوچِنٛگ کَیَس چھُس بہٕ پانہٕ پَران ییٚکیٛاہ وٕنۍکٮ۪نَس تہِ بٮ۪سٹ کوچِنٛگ سٮ۪نٛٹر اَتھ چھِ وٕنۍکٮ۪نَس ہٮ۪ڈ کَران کارٕ خُرشیٖد عالم یہِ چھِ بٮ۪سٹ کوچِنٛگ سٮ۪نٛٹَر یِم چھِ اٮ۪فٲڈیبٕل پرٛایسَس پٮ۪ٹھ وٕنۍکٮ۪نَس بَچَن تٲلیٖم دِوان بیٚیہِ چھِ کاے اٮ۪س سدام سَرُن سُہ تہِ چھِ بٮ۪سٹ کوچِنٛگ سٮ۪نٛٹَر تہٕ یِتھ پٲٹھۍ أسۍ وٕچھو کہِ کوچِنٛگ سٮ۪نٛٹرو علاوٕ گورمِنٮ۪نٛٹ سُکوٗل آ گورمٮ۪نٛٹ سکوٗل تہِ چھُ واریاہ اَصٕل یا یِتھ پٲٹھۍ أسۍ وٕچھو ووٗمٮ۪نٕز کالیج چھِ ایٚمرا کٔدل بٮ۪سٹ کالیج اِن دِ سرینَگر ڈِسٹِرٛک یا یِتھ پٲٹھۍ أسۍ وٕچھو بیٛاکھ چھِ کیٛاہ چھِ تَتھ ناو وَنان ساینَس سُکوٗل یا گانٛدھی مٮ۪موریَل سُکوٗل چھِ یا باقٕے تہِ چھِ واریاہ واریاہ کالیج بیٛاکھ چھِ حولہٕ چھُ بیٛاکھ کالیج اِسلامیا کالیج بٮ۪سٹ کالیج اِنفرٛاسٕٹرکچر چھِ یِمَن زَبردست یِمَن کالجَن گورمٮ۪نٛٹ سُکوٗل تہِ چھِ واریاہ بٮ۪ٮسٹ ٹیٖچَر تہِ چھِ گورمٮ۪نٛٹ سُکوٗلَن منٛز آسان مگر سۭتۍ سۭتۍ گَژھَن اِنٹرٛینٕس کوچِنٛگ سٮ۪نٛٹَر تہِ آسٕنۍ یِم چھِ سرینگرَس مَنٛز وٕنۍکٮ۪نَس